اگر ہَسا أسۍ وُچھو اگر اکھ ٹیٛوٗرسٹہٕ یی کٔشیٖرِ منٛز ییٚتہِ ہَسا چھُ وارِیاہ جایہِ یِمن سُہ وِزِٹ ہٮ۪کہِ کٔرِتھ یَتھ منٛز أسۍ وُچھو اگر سُہ گۄڈنٮ۪تھٕے سٲنِس سریٖنگرس منٛز یی تَتہِ ہَسا چھُے وُچھِنۍ لایق جاے چھُ گۄڈنٮ۪تھٕے تَتہِ لیک یَتھ أسۍ وَنان چھِ ڈل لیک ڈل لیکس منٛز چھِ ہوُس بوٹ آسان ناوٕ چھِ آسان یَتھ منٛز یِم ٹیٛوٗرسٹہٕ چھِ یِوان تہٕ سٲر چھِ کَران تہٕ اَتہِ چھِ وُچھان تِمہٕ وارِیاہ چیٖز اتھ ڈلس منٛز چھِ وُچھان تِم اَمہِ پتہٕ اگر أسۍ وُچھو مغل گارڈٕن چھِ ییٚتہِ أتی سریٖنگرس منٛز آ تتھ منٛز چھُ گۄڈنیُکُے اَکھ چھِ نِشاط چھُ نِشاط گارڈٕن چھُ شالِمار چھِ پٔری محل چھِ چشمے شاہی چھِ یِمن جاین تہِ چھِ وارِیاہ ہٮ۪کان یِم یِتھ ٹیٛوٗرسٹہٕ تہٕ اور ہٮ۪کان اَتہِ وُچھِتھ یِم جایہِ تہٕ بیٚیہِ اگر آ وُچھُو اَتہِ ہَسا چھُ بیٚیہِ اکھ یَتھ أسۍ وَنان چھِ ٹُلِپ گارڈٕن ٹُلِپ گارڈٕنس منٛز چھِ آسان نٔے نٔے پوش تہٕ تِمے چھِ آسان کھٔتۍمٕتۍ نٔے نٔے پوش تِمے چھِ یِوان سُے چھُ یِوان وُچھنہٕ ٹیٛوٗرسٹہٕ چھِ یِوان یِم وُچھنہِ یِمے پوش یہِ چھُ یُس یہِ ٹُلِپ گارڈٕن چھُ آسان یہِ چھُ آسان اَکہِ رٮ۪تُک فیسٹٕول مان تہٕ اَکہِ رٮ۪تُک چھِ آسان یہِ أکِس رٮ۪تس مارچہِ کٮ۪ن ٲخری کٮ۪ن دۄہن بیٚیہِ چھُ آسان اپریل کٮ۪ن سِٹارٹس چھُ یہِ آسان یلہٕ اَتہِ ٹُلِپ گارڈٕن اَمہِ پتہٕ اگر أسۍ وُچھُو بیٚیہِ ہَسا چھِ یِم آسان ٹیٛوٗرسٹہٕ تِم ہسا یہِ ہٮ۪کان یِتھ تہٕ گَژھان داچھی گام داچھی گام چھِ نیشنل پارٕک ییٚتہِ تِم ہٮ۪کان وُچھِتھ ہاپُت چھِ ہٮ۪کان تَتہِ وُچھِتھ تَتہِ ہٮ۪کن تِم سٕہہ وُچھِتھ تَتہِ ہٮ۪کن تِم باقٕے تہِ جانور یا یِم چھِ آسان جانور ٲسۍتن پونٛز ٲسۍتن یا کانٛہہ تہِ وارِیاہ وارِیاہ چھِ تَتہِ آسان گاڈٕ چھُ تَتہِ آسان یِم ہٮ۪کن تَتہِ وُچھِتھ داچھی گامس منٛز تہٕ بیٚیہِ اگر أسۍ وُچھُو سریٖنگرس منٛز چھِ یعنی کہِ وارِیاہ مُسلمانن خٲطرٕ شراینہٕ تہٕ یِمن جاین یِم درگاہ شریٖف چھِ درگاہ درگاہس منٛز تہِ ہٮ۪کان یِم وُچھِتھ یِتھ تہٕ وُچھِتھ اَتہِ مۅخدم صٲبُن ہٮ۪کن یِتھ توٚت تور تہِ چھِ یِوان ٹیٛوٗرسٹہِ تہٕ بیٚیہِ چھِ ییٚتہِ کیٚنٛہہ ہِندوٗوَن خٲطرٕ گُردُوارا چھِ چٹی پادشاہی چھِ یا ریناواری چھُ سُہ گُردُوارا تور تہِ ہٮ۪کن یِتھ تہٕ آ بیٚیہِ چھِ شنکر آچارِیا یعنی کہِ ہِل تہِ چھُ ییٚتہِ ٹیمپُل یعنی کہِ تور تہِ ہٮ۪کن یِم ٹیٛوٗرسٹہِ تہِ یِتھ اَمہِ باوجوٗد اگر أسۍ پتہٕ وُچھو یعنی کہِ گانٛدربلس منٛز تہِ چھُ وارِیاہ ٹیٛوٗرسٹہِ جاے یَتھ منٛز چھِ آ گۄڈنیُکُے سۄنہٕ مرگ سۄنہٕ مرگ چھِ وارِیاہ ٹیٛوٗرسٹہٕ ہٮ۪کن اور یِوان تہِ چھِ اور تہٕ ہٮ۪کن تہِ یِتھ اور تہٕ وِزِٹ ہٮ۪کن اَتہِ کٔرِتھ بیٚیہِ چھِ بالہٕ تل تہِ چھِ أتی اَتھ نٔزدیٖک تہٕ اور تہِ چھِ ہٮ۪کان ٹیٛوٗرسٹہِ یِتھ بیٚیہِ چھِ گنٛگہٕ بل چھِ یور یُس ہَسا ٹرٛیکِنٛگ خٲطرٕ چھِ ٹیٛوٗرِسٹہٕ یِوان تہٕ اور چھِ ٹرٛیک کَران گنٛگہٕ بلس پٮ۪ٹھ گنٛگہٕ بلس بیٚیہِ چھِ ییٚتی گاڈٕ سر لیک تہِ چھُ أتی تہٕ یِم یِم جایہِ چھِ یِمن منٛز یِم ٹیٛوٗرسٹہٕ ہٮ۪کن یِتھ تہٕ وُچھِتھ اَمہِ باوجوٗد چھُ وارِیاہ ٹیٛورسٹہِ جایہِ اگر أسۍ وُچھو پہلگام چھِ اکھ یُس ڈسٹرٛک اننت ناگس منٛز چھِ تور چھِ ٹیٛوٗرسٹہٕ یِوان ؤری کِس ؤرۍیَس ہٮ۪کن یِتھ اور ٹیٛوٗرسٹہٕ بےتاب ویلی چھِ اَتہِ اَکھ جاے تور تہِ چھِ یِوان تٔتی چھِ اکھ بیٚیہِ چھِ اُروٗ ویٚلی تہِ چھِ أتی اَکھ جاے تہٕ اور تہِ ہٮ۪کن چھِ یِتھ ٹیٛوٗرسٹہٕ تہٕ بیٚیہِ چھِ اتھ اپٲری اکھ امرناتھ کیٚو تہٕ سُہ تہِ چھُ نٔزدیٖکٕے اپٲرۍ تہِ تہٕ گانٛدربل کِنۍ تہِ چھِ اتھ گژھان تہٕ تور تہِ چھِ ہٮ۪کان یِتھ یِم ہِندوٗ چھِ یِوان اور تہٕ اَتہِ چھِ یِم تھوڑا کَران اَتہِ چھِ یِم نظارٕ وظارٕ کَران تہٕ بیٚیہِ چھِ یِم وُچھان اَتہِ تِمن چھُ آسان پنُن اَکھ بیٚیہِ اگر أسۍ وُچھُو مانس بل تہِ چھُ یُس گانٛدربلس منٛز چھُ مانس بل چھُ یُس ہَسا چھُ یِوان سارِوٕے کھۄتہٕ سروٚن یعنی کہِ جیٖل ماننہٕ ساروٕے کھۄتہٕ سرٛوٚن بیٚیہِ چھِ اتھ چھِ أتی اکھ لَ نٔزدیٖک پارٕک تتھ چھِ أسۍ وَنان جروکا باغ پارٕک تہِ چھِ تور تہِ ہٮ۪کان چھِ یِم ٹیٛوٗرسٹہِ وِزِٹ کٔرِتھ اَمہِ باوجوٗد اگر أسۍ وُچھو وارِیاہ جایہِ چھِ بیٚیہِ چھِ اگر أسۍ وُچھُو بارامُلاہس منٛز چھِ گُلمرٕگ یِوان اکھ جاے یَتھ ؤری کِس ؤریس چھِ ٹیٛوٗرسٹہٕ یِوان تَتہِ چھِ آسان اکھ سوٲرۍ کرنٕکۍ چھِ اتھ تتھ چھِ أسۍ وَنان گنٛڈولا رایِڈ تتھ منٛز چھِ یِم ہٮ۪کان سوٲرۍ کٔرِتھ ہٮ۪کان چھِ ہیوٚر پہاڑن نظارٕ کٔرِتھ تپٲرۍ تتھ چھِ اکھ تٔتی اکھ نٔزدیٖک اکھ پیٖک تتھ چھِ أسۍ وَنان اتھروَٹ پیٖک تہٕ تور تہِ ہٮ۪کان چھِ یِمہٕ یعنی کہِ ٹیٛوٗرسٹہٕ گٔژھِتھ تہٕ بیٚیہِ اگر أسۍ وُچھُو وارِیاہ جایہِ چھِ بیٚیہِ اگر أسۍ وُچھُو دۄدٕ پتھٕر چھِ یوٗسمرٕگ چھِ تہٕ یِم یِم جایہِ چھِ بیٚیہِ چھِ ہٮ۪کان یِم گٔژھِتھ ہٮ۪کن یِم توٚسا میدان تہِ چھِ جاے اکھ یور ٹیٛوٗرسٹہٕ ہٮ۪کن گٔژھِتھ تہٕ اَمہِ باوجوٗد چھُ بیٚیہِ ولُر لیک ولُر لیک تہِ چھُ جاے اکھ یور ٹیٛوٗرسٹہٕ چھِ یِوان تہٕ گَژھان چھِ ولُر لیک تہِ چھُ یہِ چھُ ڈسٹرک بانٛڈی پوراہس منٛز چھِ یہِ وَ وَلُر لیک بیٚیہِ چھِ گانٛدربلس منٛز اَکھ یعنی کہِ تتھ چھِ أسۍ وَنان کھیٖربھوانی یُس راگہٕ ناتھ دیوی ہٕنٛدِس یعنی کہِ تَتہِ چھُ راگنا دیوی یعنی کہِ تٔمۍسٕے یِوان پوجا کَرنہٕ تہٕ تور تہِ چھِ ہے یِوان یِم چھِ یِوان تور یعنی کہِ بٹہٕ وَٹہٕ چھِ تور یِوان تہٕ کَران چھِ تَتہِ درشن ورشن کھیٖربھوانی تہٕ اَمہِ باوجوٗد اگر أسۍ وُچھو آ بیٚیہِ تہِ چھِ وارِیاہ کیٚنٛہہ جایہِ یِم یور اِنسان چھِ یور یِم ٹیٛوٗرسٹہٕ ہٮ۪کن یِتھ تہٕ اَتھ منٛز اگر أسۍ وُچھُو گۄڈنیُکُے بیٚیہِ چھِ اتھ منٛز گُریز گُریز ویلی تہِ چھِ اَکھ سۅ جاے یور ٹیٛوٗرسٹہٕ یِوان چھِ تہٕ تَمیُک یِم چھِ تُلان نظارٕ چھِ تُمن تُلان تہٕ اَمہِ باوجوٗد چھِ وارِیاہ بیٚیہِ تہِ وارِیاہ جایہِ یعنی کہِ یور ٹیٛوٗرسٹہٕ ہٮ۪کن یِتھ تہٕ وُچھِتھ تہٕ یِم آسہٕ کیٚنٛہہ جایہِ مطلب یور کیٛاہ چھِ کَران کٲم ٹیٛوٗرسٹہٕ ہٮ۪کن وِزِٹ کٔرِتھ تہٕ یِم ہٮ۪کن تِم آرام سان ہٮ۪کن تَتہِ یِم آرام سان ہٮ۪کن یِمن جاین تِم مطلب لُطف تُلِتھ مزٕ تُلِتھ تہٕ ٹایِم پاس کٔرِتھ وِزِٹ کٔرِتھ تہٕ یِم چھِ آسہٕ کیٚنٛہہ جایہِ مطلب یور ٹیٛوٗرسٹہٕ ہٮ۪کن وِزِٹ کٔرِتھ